اَسہِ زمیندارَن چھُ واریاہ نۄقصان گَژھان تہٕ کیازِ یا سٔہلاب ییٖتن یا روٗد پیٚیہِ تن زَبردس کیا اَسہِ چھِ یوان واریاہ گَژھان نۄقصان کیازِ کہِ ییتِکۍ لوٗک چھِ أسۍ أتھۍ پٮ۪ٹھ واریاہ چھِ أسۍ أتھ زمیندٲری پٮ۪ٹھ اَسہِ چھِ پَنٕنۍ تہِ پرناوان أتھۍ پٮ۪ٹھ واریاہ وۄنۍ ییٚلہِ روٗد لاگہِ زبَردس یا سہلاب وہلاب ییہِ تہٕ اَسہِ چھُ گَژھان واریاہ نۄقصان یِہُس چھِ ییٚکیاہ اَسہِ چھِ گٔمٕتۍ ژونٹھۍ دانہِ واریاہ خراب کیازِ کہِ گورمینٹس پَزِ اَتھ پٮ۪ٹھ قَدم تُلُن تِمن پَزِ اَسہِ مدد کَرُن کیازِ اَسہِ گوٚو واریاہ اَسہِ چھِ توے ییٚلہِ اِنسانس پَتہٕ یورٕ پیو واریاہ بَرُن اَسہِ چھِ پیوان مٔزوٗر ؤزوٗر یَتھ واریاہ لاگٕنۍ کھادٕ وادٕ تہٕ اَمہِ کِنۍ أسۍ چھِ ونان تِکیازِ فَصل ییہِ واریاہ اصل تہِ اَسہِ مِلہِ واریاہ اصل اَمیُک نٔتیجہٕ البتاہ یہِ چھُ رۄبہٕ سُند کَرُن اللہ تعلٰی سُند کَرُن تہٕ اَتھ چھُ وۄنۍ کُنہِ ساتہٕ سہلاب تہِ یہِ تہِ تہٕ اَسہِ چھ گَژھان واریاہ نۄقصان أمہ کِن چھِ پَتہٕ زمیندار ہیکان خۄدکُشی کٔرِتھ ٲں اَمہِ کہِ خۄد کہِ کیازِ چھِ أسۍ چھِ گزٲرَش کَران کہِ گورمٮ۪نٹس کہِ نا تہٕ سُہ تُلِن اَتھ پٮ۪ٹھ قَدم سُہ ہیکہِ اَمہِ کھۄتہٕ اگر نہٕ زیادٕ معاوضہٕ ہیکہِ اگر نہٕ ہیکہِ دِتھ تہٕ کَمے زیادٕ معاوضہٕ ہیکہِ دِتھ تہٕ سُہ گو واریاہ اصل اَسہِ زمیندارن ہِند خٲطرٕ تہٕ أسۍ چھِ واریاہ کران کہِ اَسہِ کٔرٕنۍ گورمٮ۪نٹ ہیلپ اَتھ منز کہِ یہِ زمیندار أسۍ چھِ لگ بگ ؤریس اَتھ أتھۍ زمینس پٮ۪ٹھ أسۍ چھِ پَنٕنۍ شُرۍ وُرۍ أتھۍ گَرُک وَرُک سورے کیٚنٛہہ خرچہٕ پکناوان أزۍ زٔمینس پٮ۪ٹھ تہٕ تہِ کیاہ أسۍ چھِ ونان یہِ ہا یہِ یہِ اَسہِ گٔژھ اَتھ معاوضہٕ مِلُن کیٚنٛہہ پَتہٕ تہٕ اَمہِ کِنۍ ہیکو نہٕ أسۍ پَتہٕ یہِ کیٚنٛہہ یہِ اَسہِ نۄقصان گوٚو تہٕ تَمِیُک فٲیدٕ تُلِتھ